اَسلامُ علیکُم فیضان احمد چھُو حظ وعلیکُم اسلام ٹھیٖک چھِو حظ اَصٕل پٲٹھۍ آ شُکُر رَبَس کُن ٹھیٖک حظ تُہۍ چھِو حظ ٹھیٖک گَرِ چھُو حظ سٲری ٹھیٖک اَصٕل پٲٹھۍ مےٚ حظ کپوارِی روزان تہِ مےٚ ٲسۍ ایٚکچوٕلی یہِ أمۍ موجوٗب کال کٔرٕمٕژ حظ مےٚ چھِ یہِ ایٚلِکٹرک فِٹِنٛگ حظ کٔرٕمٕژ مکانَس تہٕ وٕنۍ چھِ مےٚ اَکثر یہِ ڈراپ آوُٹ حظ واپَس یِوان ڈراپ آوُٹ چھِ اکثر گِرَن أنٛدرٕ چھِ مےٚ باسان فالٹ کَتیتھ تام مگر مےٚ چھُنہٕ یِوان سمجھ کیٚنہہ اَتھ کَتنَس چھِ پرابلِم کیٛاہ چھِ پرابلِم وٕنۍ دوٚپ مےٚ بہٕ کَرَو تۄہہِ کال بہٕ دَپَو تَۄہہِ یہِ اَتھ رِلیٹِڈ تُہۍ وٕنۍ تَو مےٚ یہِ یہِ اوس مےٚ ٹھیٖک کَرُن تُہۍ دِی تَو اَتھ نظر تُہۍ وٕچھو اَتھ کیٛاہ پرابلِم چھِ أکِس دۄن کَمرَن چھِ اَسہِ یِوان حظ أکِس دۄن کَمرَن چھِ لایِٹ چلان مگر باقِیَن کَمرَن چھِنہٕ لایِٹ چلان حظ کِہیٖنۍ تِمَن کَمرَن چھِ ٹھیٖک آسان تِمَن کَمرَن چھِ ٹھیٖک آسان مٔنٛزی چھِ یِہٕے شاٹ ہیوٗ ہاوَان اَتھ چھُ آسان یِہٕے زٕ ہَتھ وُہ چھُ لگ بَگ آسان آ اِتھ کٲٹھۍ چھُ آسان ٹھیٖک تہٕ مگر پَتہٕ یُتھٕے کِچَن وغیرہ چھِ أسۍ چلاوان امیُک ڈراپ آوُٹ چھِ گژھان واپَسَن ایٚم سی بی چھِ گژھان بِلکُل بوٚن ؤسِتھ حظ اچھا

وٕنۍ ؤنۍ تَو تُہۍ یہِ تُہۍ دِیِوا یَتھ پانَے نظر یا کانٛہہ سوٗزِوُنہ کَر سوٗزِوُن اچھا ایٚلَکٹِرک موٹَر تہِ اوس ییٚتین سُہ تہِ چھُ تَتھ تہِ چھِ کہتام پرابلِم سُہ تہِ چھُنہٕ چلان کِہیٖنۍ حظ تُہۍ دِیِہو تَتھ تہِ نظر تُہۍ وٕچھو اَتھ کیٛاہ پرابلِم چھِ اچھا ٹھیٖک چلو کیٚنہہ چھُنہٕ تُہۍ یِیو اگر دۄیہِ دوہٕے تہِ یِیو مگر تُہۍ ؤنۍ تَو مےٚ مےٚ چھا کیٚنہہ تھاوُن کیٚنہہ مِٹیٖریل وِٹیٖریل کیٚنہہ چھا مےٚ أمۍ خٲطرٕ اَنُن کانٛہہ چیٖز تار ترٛےٚ ایٚم ایٚم ہا بہہ ایٚم ایٚم ایٚلَکٹرک وایِر

اچھا اچھا ٹھیٖک حظ چھُ چلو کیٚنہہ چھُنہٕ تیٚلہِ کَر یِیو تُہۍ

اچھا اچھا مگر یہِ گژھِ یہِ پرابلِم مۄکلٕنۍ مےٚ تِکیٛازِ أمۍ سۭتۍ آیہِ سہی مُشکِل اچھا اچھا کیٚنہہ چھُنہٕ تِکیٛازِ یہِ چھِ کِچنٕچ لایِٹ وغیرہ یہِ چھِ سٲرٕے آسان بِہِتھ تٔمۍ موجوٗب چھِ مےٚ مجبوٗری پہن اگر باقِیَن کَمرَن آسِہا تہِ کَرٕہاو مگر کَتہِ چھُس بہٕ جلدی یہِ لایِٹ وایِٹ گژھ اَسہِ چَلٕنۍ اَصٕل پٲٹھۍ

چلو ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اوٚکے اوٚکے ٹھیٖک حظ چھُ اَدٕ حظ اَدٕ حظ اَسلامُ علیکُم